سٲنِس ڈِسٹِرٛک بَڈگامَس مَنٛز ہَسا چھِ ییٚلہِ ہَسا سٕٹوٗڈَنٛٹَن بَناوان سُہ حظ چھِ پَران ہیوٚکُن ہیوٚکُن کھسان تہٕ کیریَر یَژھان بَناوُن پَتہٕ ہسا چھُ سُہ وَنان مےٚ مِلہِ گورمٮ۪نٛٹ جاب سُہ ہَسا چھِ آسان دَپان مےٚ مِلہِ ییٚلہِ ہیوٚکُن ہیوٚکُن ہیوٚکُن ہیوٚکُن پَران چھِ مان ژٕ ڈاکٹری تام چھِ واتنان ڈاکٹری ڈِگری چھِ کَرانَن سُہ ہَسا چھِ وَنان مےٚ مِلہِ پَتہٕ گورمٮ۪نٛٹ جاب مگر تٔمِس ہَسا چھُنہٕ مِلان کِہیٖنۍ تہِ تَمہِ پَتہٕ ہَسا چھُ سُہ گَژھان سُہ ہَسا چھِ گژھان پَتہٕ أکِس لۄکٹِس مۄکٹِس سکوٗلَس پرٛایویٹ سکوٗلَس مَنٛز ییٚتہِ زَن تَتہِ چھِ دِوان تٔمِس سیلری چھِس دِوان دَہ ساس رۄپیہِ آز تہِ یَتھ یِژھ مہنگایی ییٖژاہ مہنگٲیی ٲسِتھ تہِ تِمَن دَہَن ساسَن ییٚمہِ کِنۍ سُہ پَتہٕ اِکنامِکٔلی تہِ چھُ گژھان ویٖک ہُپٲرۍ ہَسا چھِ تٔمِس ییٚلہِ تٔمِس پَنُن عیال تہِ چھِ پٮ۪وان عیال تہِ چھِ گَرِ پٮ۪وان پالٕنۍ یا گَرِکۍ تہِ یِم تہِ سٲری یِم یِم چھِ پٮ۪وان اَخراجات پوٗرٕ پوٗرٕ تہٕ سُہ نَہ سا چھُنہٕ ہٮ۪کان پوٗرٕ کٔرِتھ کِہیٖنۍ ییٚمہِ کِنۍ ہَسا سُہ چھُ گژھان پَتہٕ اِکنامِکٔلی واریاہ سُہ ہَسا چھِ گژھان واریاہ اِکنامِکٔلی واریاہ ویٖک تہٕ سُہ ہَسا چھِ گَژھان واریاہ اِکنامِکٔلی ویٖک